ہٮ۪لٕتھ سٔروِس یۄس چھِ یہِ ہَسا چھِ پرٛٮ۪تھ کُنہِ مٕلکَس منٛز اٮ۪وٮ۪لیبٕل آسان تہٕ یہِ چھِ ہَر کُنہِ جایہِ یِوان بہتَر سے بہتریٖن بَناونہٕ کیٛازکہِ کانٛہہ بٮ۪مٲرۍ چھِنہٕ کٲنٛسہِ نَفرَس پٕرٛژھِتھ یِوان کیٚنٛہہ بٔلکہِ یہِ ہَسا چھِ نیچرٔلی یعنی کہِ یہِ ہَسا چھِ قۄدرٔتی طور کانٛہہ نَفَر ہٮ۪کان اَچانک کُنۍ تہِ ساتہٕ بٮ۪مار پٮ۪تھ تَوَے ہَسا یۄس اَمِچ یہِ سٔروِس چھِ یہِ ہَسا گَژھِ آسٕنۍ ژوٚوہَن گٲنٛٹَن برابر تہٕ ہَفتس گَژھِ یہِ برابر دٔستیاب آسٕنۍ تہٕ سانہِ لوکیلٹی منٛز چھِ اَکھ لۄکوٗٹ مۄکُٹ ہٮ۪لٕتھ سٮ۪نٛٹَر آمُت بَناونہٕ یُس ہَسا خٲلی اَکھ کَمرٕ چھِ بَڑٕ اَفسوٗس سان چھِ اَسہِ پٮ۪وان وَنُن سُہ ہَسا چھِ خٲلی اَکھ کَمرٕ تہٕ ییٚتہِ ہَسا اَکھ ڈاکٹر چھِ آمُت مُقَرَر کَرنہٕ تہٕ یُس لُکَن ہُنٛد علاج کَرنہٕ خٲطرٕ یِوان چھِ دَہ ٹُہ ژور دَہہِ تہِ کَتہِ چھِ تِم یِوان تِم ہَسا چھِ یِوان کَہہِ بَجہِ کَہہِ بَجہِ چھِ تِم یِوان ژورَن تام چھِ تِمَن روزُن ژورو بَجاے چھِ تِم ترٛیٚیی بَجہِ نیران کیٛازِ تِمَن چھِ گَرٕ واتنٕچ جلدی آسان تہٕ اَتہِ ہَسا چھِنہٕ کُنہِ رنٛگہٕ تہِ کانٛہہ تہِ فٮ۪سَلٹی خدانَخواستہ اَگر ہَسا اَتہِ کانٛہہ زیادٕ بٮ۪مار پیشنٛٹ آسہِ تٔمِس سُہ پَتھَر ترٛاونہٕ خٲطرٕ چھِنہٕ اَتہِ بٮ۪ڈ تہِ کِہیٖنۍ کُنہِ قٕسمُک کانٛہہ ٹٮ۪سٹ چھِنہٕ گَژھان کُنہِ قٕسمٕچ کانٛہہ میٚڈِکَل فٮ۪سَلٹی ہَسا چھِنہٕ اَتہِ دٔستیاب کِہیٖنۍ أسۍ الغرض چھِ سون کیٛاہ یُس ہَسا یہِ لۄکُٹ ہٮ۪لٕتھ اَگر یہِ لۄکٹُے تہِ اوس تہٕ یہِ ہَسا گَژھے یُن کَم سے کَم ہسا گَژھے اَتہِ یِنۍ باقٕے فٮ۪سَلٹی مہیّا کَرنہٕ مِثال کے طور پر اَتہِ ہَسا گوٚژھ بٮ۪ڈ آسُن اَتہِ ہَسا گٔژھۍ ڈاکٹر زٕ ژور آسٕنۍ کیٛازکہِ یِم ہَسا اَلگ اَلگ پیشنٛٹَن اَلگ اَلگ علاج کَرہَن مِثال کے طور پَر اگر کانٛہہ کانٛہہ چھِ ییٚمِس ہَسا اِنٛجٕری کانٛہہ کُنہِ قٕسمُک کانٛہہ زَخمی گوٚو گوٚو أمِس خٲطرٕ گٔژھۍ یِم ہٮ۪کٕنۍ علاج کٔرِتھ اَگر ہَسا خدانَخواستہ أمِس ٹیبہٕ یِن أمِس گٔژھۍ یِم ہٮ۪کٕنۍ ٹیبہٕ دِتھ یا اَگر یہِ اٮ۪ڈمِٹ چھِ کَرُن کَم سے کَم اَتٮ۪ن گٔژھ کانٛہہ اٮ۪کٕس رے مِشیٖن آسٕنۍ أمِس گوٚژھ ییٚتٮ۪ن اٮ۪کٕس رے ہٮ۪کو کٔرِتھ یا اَگر أمِس کانٛہہ اَمَرجنٛسی منٛز کانٛہہ ٹٮ۪سٹ چھِ کَرُن سُہ فٮ۪سَلٹی گٔژھ آسٕنۍ بٮ۪ڈ گوٚژھ آسُن گۄڈٕنِچی کَتھ یَتھ پٮ۪ٹھ ہَسا یہِ پیشنٛٹ تھاوُن کَمرٕ گٔژھۍ آسٕنۍ تاکہِ یَتھ منٛز ہَسا یہِ آرام سان کَمفٕٹِبلی آرام سان ہَسا ہیٚکہِ یہِ پیشنٛٹ یا یِم أمِس سۭتۍ چھِ یِم ہٮ۪کَن اَتہٕ بِہِت سۄ ہَسا چھِنہٕ اَتہِ کِہیٖنۍ باتھ روٗم چھِنہٕ اَتہِ کِہیٖنۍ اَگر ہَسا کٲنٛسہِ باتھ روٗمُک حاجت یی سُہ کِتھ پٲٹھۍ ہَسا کَرِ سُہ حاجت بَشَر تَمہِ ساتہٕ پوٗرٕ ییٚلہِ نہٕ ییٚلہِ نہٕ کہِ ہَسا اَتہِ فٮ۪سلٹی چھِ آسان کِہیٖنۍ اَمہِ مزیٖد ہَسا چھِ اَسہِ اَتہِ گٔژھۍ آسٕنۍ کَم یہِ بِلڈِنٛگ گٔژھ یِنۍ بَڑانہٕ اَتھ گٔژھ یِنۍ بیٚیہِ کَمرٕ اَتھ سۭتۍ بَناونہٕ اَتھ اَتھ اَٹیچ یا گٔژھۍ اَتھ اَٹیچ یِنۍ کَرنہٕ باتھ روٗم گٔژھ یِنۍ بناونہٕ اَکھ مہٕ لۄکٕٹ مۄکٕٹ لیب گٔژھ یِنۍ بَناونہٕ یَتھ منٛز ہَسا کَم سے کَم یِم آز عام طور پَر یِم بٮ۪مارِ چھِ شُگر وُگر چھِ یا پِشابُک یا یِم ٹٮ۪سٹ وٮ۪سٹہٕ گٔژھۍ ہٮ۪کٕنۍ کٔدِتھ تاکہِ یِمہٕ لوٗک سَفَر کَران چھِ یِمَن پے ہے نہٕ سَفَر کَرُن کِہیٖنۍ یِم غریٖب لُکھ بِچارٕ سفر کران چھِ کیٛازِ کیٛازِ یہِ اَتہِ آسُن نَہ آسُن اَمہِ سۭتۍ چھَنہٕ یِہنٛزِ زِندگی پٮ۪ٹھ کانٛہہ تہِ فَرَق پٮ۪وان کیٛازِ چھِنہٕ پٮ۪وان ییٚلہِ یہِ اَتٮ۪ن یہِ لۄکُٹ ہٮ۪لٕتھ سٮ۪نٛٹَر ٲسِتھ اَتہِ لوٗکَن حاجت درٛاو نہٕ کِہیٖنۍ یعنی کہِ یِم آیہِ نہٕ یِمَن آو نہٕ علاج کَرنہٕ کِہیٖنۍ ہَسَر کیٛاہ سا آو یِتھِ سٮ۪نٛٹَرُک یہِ ہَسا گٔے پونٛسہٕ ضایع کَرٕنۍ گورمٮ۪نٛٹٕکۍ تہِ تہٕ یہِ ہَسا گٔے لوٗکَن تہِ اَکھ یہِ ترٛاوُن ژھِپ یَتھ أسۍ وَنان چھِ ژھِپ تھاوُن بہتَر روزِہے کہِ اَگر لۄکٹُے تہِ یی ہے تھاونہٕ مگر کَم سے کَم گَژھے اَتہِ فٮ۪سلٹیٖز صحیح یِنۍ اَدمہِ دٔستیاب تھاونہٕ یا اَکھ اٮ۪مُلٮ۪نٕس گٔژھ آسٕنۍ اگر ہَسا خدانَخواستہ کانٛہہ چھِ کُلہِ پٮ۪ٹھ بۄن پٮ۪وان یا کانٛہہ چھِ زَخمی کُنہِ رنٛگہٕ گَژھان تاکہِ یہِ ہَسا آسہِ یہِ جلدی یِوان اٮ۪مبُلٮ۪نسَس منٛز بَرنہٕ تہٕ یہِ ہَسا آسہِ ہے یِوان کُنِس بٔڈِس کُنہِ ہَسپَتالَس کُن نِنہٕ گوٚو ییٚتہِ ہَسا اَگر کٲنٛسہِ لَگان چھِ گۄڈٕ چھِ پٮ۪وان گٲنٛٹَس ییٚتہِ گٲڑۍ ژھانٛڈٕنۍ تہٕ اَدٕ چھِ پٮ۪وان یہِ پَتہٕ بِچارٕ ہَسپَتال واتناوُن یِم ہَسا چھِ کیٚنٛہہ اَہم چینٛج یِم سانیو نَظرو منٛز أکِس عام اِنسان سٕنٛز نَظرو منٛز وٕنۍکٮ۪ن اَتھ ہٮ۪لٕتھ دَفتَرَس مُتعلِق یا اَتھ ہٮ۪لٕتھ ڈِپاٹمٮ۪نٛٹَس مُتعلِق اَسہِ پرٛابلِم چھِ أسۍ چھِ یَژھان کہِ یِم ہَسا گَژھِ فوٗری طور چینٛج یِنۍ بَدلاونہٕ یِنۍ کیٛازکہِ اَمِچ چھِ اَکھ اَشَد ضوٚرَتھ کیٛازِ بٮ۪مار چھِ کانٛہہ تہِ اِنسان کُنۍ تہِ ساتہٕ اچانک ہٮ۪کان پٮ۪تھ اَتھ خٲطرٕ چھِنہٕ کانٛہہ مُقَرَر ٹایم آمُت کَہ تھاونہٕ کیٚنٛہہ کہِ کُس نَفَر کَمہِ ساتہٕ ہَسا بٮ۪مار پے اَگر تہِ آسے تیٚلہِ آسے سُہ نفر برٛونٛہٕے کُنۍ اَصلِس ہَسپَتالَس منٛز گٔژھِتھ اٮ۪ڈمِٹ گَژھان تہٕ سُہ آسے اَمہِ نِش اَمہِ بٮ۪مارِ نِش دوٗر روزان مگر بٮ۪مٲرۍ چھَنہٕ کٲنٛسہِ بیٚیہِ وَنو أسۍ یہِ چھِنہٕ کٲنٛسہِ پرٛژھِتھ یِوان کیٚنٛہہ یہِ ہَسا چھِ اَچانَک یہِ چھِ نیچرٔلی یہِ چھِ قۄدرٔتی کانٛہہ نَفَر بٮ۪مار پٮ۪وان تہٕ یہِ ہَسا چھِ پٮ۪وان ڈاکٹرَس تام واتناوُن تہِ أمِس چھِ پٮ۪وان علاج کَرُن یہِ ہَسا چھِ اَسہِ وٕنۍکٮ۪ن بٔڑ پرٛابلِم

گامَس پٮ۪وان فیس تُلٕنۍ یہِ ہَسا چھِ یَتھ گامَس پٮ۪وان وٕنۍکٮ۪ن یہِ پرٛابلِم برداش کَرٕنۍ تہٕ سٲنۍ رِکوٮ۪سٹ ٲسۍ وۄنۍ یِہوٚے سٲنۍ گُزٲرِش سٲنۍ اِلتِجا ٲس یِہوٚے اعلیٰ حُکامَن تام کہِ یِم ہَسا یِم چینٛج چھِ اَتھ ہَسا اوس اَکھ جلدی چینٛج ضوٚرتھ تاکہِ یِم لوٗکھ سَفَر کَران چھِ یِمَن پے ہینہٕ سَفَر کَرُن کیٚنٛہہ